اَسلام علیکُم اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖک اَصٕل پٲٹھۍ تُہۍ چھُوا ٹھیٖک بَس مےٚ اوسوٕ نا تۄہہِ اوترٕ ووٚنمُت پارلَر اوس مےٚ یُن بہٕ چھَس شالمٲر پٮ۪ٹھ مےٚ چھِ ساریٚے سٔروِ نہَ نہَ پانسٕے مےٚ چھُ آ مےٚ چھُ فُل فیٚشَل چھُ مےٚ کَرُن بلیٖچ چھُ مےٚ کَرُن رِباونٛڈِنٛگ چھےٚ مےٚ کَرٕنۍ ہاےلایٹ چھِ مےٚ کَرناوٕنۍ وٮ۪کسِنٛگ تہِ چھےٚ مےٚ کَرٕنۍ تُہۍ ؤنِو مےٚ ٹوٹل یُس یہِ برٛایڈَل پیک چھُ آسان اَتھ کیٛاہ گژھِ چارٕج اَچھا ٹھیٖک مگر مےٚ مےٚ گوٚژھ اَصٕل آسُن آ تیٚلہِ گَژھی نہٕ مےٚ مگر بہٕ گٔژھٕس نہٕ ڈِساپۄاینٛٹ گَژھٕنۍ کیٚنٛہہ مےٚ گوٚژھ ٹھیٖک مطلب اَصٕل گژھٕس بہٕ گژھٕنۍ ٹھیٖک وُچھوٗ بہٕ چھَس بہٕ چھَس ریگیٛوٗلَر کَسٹٕمَر اَہَن حظ تۄہہِ چھَو پَے بہٕ چھَس ریگیوٗلر کسٹٕمر مےٚ گوٚو وارِیاہ ٹایِم یِوان زٕ ژور ؤری گٔے مےٚ یِوان ٹھیٖک چھُ وۅنۍ یِمہٕ بہٕ اورٕ تہٕ بہٕ وُچھٕ کیٛاہ کیٛاہ چھُ کیٛاہ وُچھِ مطلب بہٕ کَرٕ أتی سِلٮ۪کٹ بیٚیہِ ؤنِو مےٚ تُہۍ یہِ میٛٲنۍ آ کَزٕنۍ ٲسۍ پٔتمہِ ؤری آمٕژ اور تٔمِس تہِ اوس کَرناوُن یہِ برٛایڈَل پیک اوس تٔمِس تہٕ تٔمِس اوسوٕ تۄہہِ واریاہ اَصٕل کوٚرمُت اَہَن حظ سۄ اوس سۅ ٲس واریاہ اَصٕل

ٹھیٖک چھُ اَچھا تُہۍ ؤنِو مےٚ یَتھ برایڈِل پیکس کیٛاہ چھُ فرٛی چھُو تُہۍ دِوان کیٚنٛہہ سِکیٖم سِکیٖم چھُو تُہۍ دِوان کیٚنٛہہ اَتھ پٮ۪ٹھ ٹھیٖک چھُ ٹھیٖک چھُ بیٚیہِ دپٮ۪و تُہۍ مےٚ یہِ تۄہہِ کیٛاہ چھُو باسان پَنُن حِساب فیٚشَل کُس چھُ گژھان ٹھیٖک سِکِن سِکِن چھا مےٚ نارمَل تُہۍ وُچھِو وۅنۍ نَتہٕ ما چھِ مےٚ زیادٕ سینٛزیٹو نہَ چھِ مےٚ زیادٕ یہِ ڈرٛے بیٚیہِ چھَس نہٕ بہٕ کُنٕے گژھان تُہی نِش چھَس بہٕ یِوان چلو وۅنۍ وُچھو نَیہِ ہَفتہٕ چھُ مےٚ یُن ٹھیٖک چھُ ٹھیٖک چھُ بہٕ کَرہو تۄہہِ کال بِہِو تیٚلہِ خۄدایَس حوال تَمی دۄہ وُچھو وۅنۍ ٹھیٖک چھُ بِہِو تیٚلہِ خۄدایس حوال وۅنۍ وُچھو تٔمی دۄہ